یِم زَن یَتھ علاقَس منٛز گاڈٕ چھِ یِوان رَٹنہٕ تِم چھِ یِوان دۄیہِ قٔسمہٕ گاڈٕ چھِ یِوان یَتھ علاقَس منٛز رَٹنہٕ اَگر أسۍ وَنو اکھ چھِ یِوان رَٹنہٕ ییٚتہِ پَنجٲبۍ گاڈٕ تہٕ بیٚیہِ چھِ ییٚتہِ یِوان رَٹنہٕ کٲشرِ گاڈٕ پَنجٲبۍ گاڈٕ اَگرے أسۍ وُچھو یِم چھِ آسان واریاہ کھجہِ بیٚیہِ چھِ یِم آسان اکھ چھِ یِم آسان کھجہِ بیٚیہِ چھِ یِم آسان مۄچہِ مۄچہِ تِم گاڈٕ چھِ یِوان ییٚتہِ رَٹنہٕ بیٚیہِ چھِ ییٚتہِ یِوان کٲشرِ گاڈٕ تِم چھِ آسان زیچھہِ تہٕ تِم چھِ آسان زیچھہِ تہٕ بیٚیہِ تِم چھِ آسان یِمٕے کوٗنہٕ آیہِ ہش چھِ تِم آسان زیچھہِ بیٚیہِ چھِ تِم آسان مطلب زیچھہِ بیٚیہِ چھِ آسان تھوڑا مۄچہِ تیٖژاہ مۄچہِ چھےٚ نہٕ آسان کیٚنٛہہ زٲوجہِ چھِ آسان زیچھہِ تہٕ زٲوجہِ بیٚیہِ اَگر أسۍ وُچھو اَگر أسۍ وُچھو مطلب لُکھ کمَن گاڈَن چھِ کران خۄش لُکَن چھُ گژھان زیادٕ گاڈٕ خۄش پَنجٲبۍ گاڈٕ تِکیازِ اکھ چھُ تِمن آسان گژھان مَزٕ تہِ اَصٕل بیٚیہِ چھِ تِم آسان کھجہِ تہٕ بیٚیہِ چھِ تِم آسان مۄچہِ تہِ تِمن چھِ آسان ماز واز اَصٕل تہٕ بیٚیہِ چھِ تِمَے صحتَس خٲطرٕ چھِ تِمَے زیادٕ اَصٕل پَنجٲبۍ گاڈَے تہٕ مَگر اَگر أسۍ وُچھو یَتھ علاقَس منٛز مطلب ییٚتہِ أسۍ روزان چھِ یِتہِ علاقَس منٛز أسۍ روزان چھِ ییٚتہِ چھِ یِوان زیادٕ مطلب ییٚتہِ چھِ یِوان زیادٕ رَٹنہٕ یِمَے کٲشِر گاڈٕ چھِ ییٚتہِ یِوان رَٹنہٕ مَگر یۄس زَن مطلب یِم زَن لُکھ چھِ یَژھان کھیٚنہِ تِم چھِنہٕ کھیٚوان پَنٕنہِ علاقہٕ چہِ گاڈٕ چھِنہٕ ییٚتہِ کھیٚوان لُکھ زیادٕ تَر کِہیٖنۍ تہِ تِم چھِ کھیٚوان ییٚتہِ جیٚمۍ گاڈٕ چھِ وَنان تِمَن تِم چھِنہٕ ییٚتہِ یِوان رَٹنہٕ کیٚنہہ تِم چھِ جۄمہِ پٮ۪ٹھ تاران مطلب اۭں خٔریٖدار چھِ تاران تِم جۄمہِ پٮ۪ٹھ یا ییٚتہِ چھِ کھیٚوان بیٚیہِ ڈَلچہٕ گاڈٕ تِکیازِ تِم چھِ آسان اَصلہِ تِم چھِ آسان مۄچہِ مۄچہِ بَجہِ بَجہِ چھِ تِم آسان تہٕ ییٚتہِ اَگر أسۍ وُچھو ییٚتہِ چھِنہٕ تِژھٕ گاڈٕ آسان کِہیٖنۍ تہِ آسان چھِ مَگر ریٚتہٕ کالہِ چھِ آسان ییٚتہِ گاڈٕ ییٚتہِ چھِنہٕ آسان کیاہ چھِ وَنان اَتھ ییٚتہِ چھِنہٕ مطلب تِژھ گاڈٕ آسان کِہیٖنۍ تہِ مَگر ییٚتہِ چھِ یِوان رَٹنہٕ گاڈٕ ییٚتہِ چھِ یِوان مگر ریٚتہٕ کالے رٹنہٕ أکِس دۄن ترٛین رٮ۪تَن چھِ ییٚتہِ آسان ییٚتہِ گاڈٕ تہٕ بَس پَتہٕ چھےٚ نہٕ آسان کِہیٖنۍ تہِ اسی لیے چھِ ییٚتہِ لُکھ کران کٲم یِم چھِ کھیٚوان جمۍ گاڈٕ تِم چھِ یِم تاران جیٚمہِ پٮ۪ٹھ مطلب یِم دُکان دار چھِ تراران تِم جیٚمہِ پٮ۪ٹھ تِم گاڈٕ تٕمَے چھِ لُکھ ییٚتہِ کھیٚوان وۄنۍ اَگرے أسۍ وُچھ یِمن کِژھ ریٹ چھِ آسان یِمن گاڈَن یِمن چھِ آسان ریٹ مطلب اَگر سیٖزنہٕ حِسابہٕ چھِ یِمن آسان ریٹ کُنہِ ساتہٕ چھِ آسان ترٛےٚ ہَتھ رۄپیہِ کِلوٗ کُنہِ ساتہٕ چھُ آسان ژور ہَتھ رۄپیہِ کِلوٗ کُنہِ ساتہٕ چھُ آسان ساڈ ژور ہَتھ رۄپیہِ کِلوٗ کُنہِ ساتہٕ چھُ آسان پانٛژھ ہَتھ رۄپیہِ کِلوٗ وۄنۍ اَگر أسۍ وُچھو کیازِ تِکیازِ کٲم چھےٚ گژھان رٮ۪تہٕ کالہِ چھَنہٕ آسان تِتھ کٔنۍ رٮ۪تہٕ کالہِ چھِنہٕ کھیٚوان لُکھ تِتھ کَنۍ گاڈٕ کِہیٖنۍ رٮ۪تہٕ کالہِ چھِ یِمن گژھان ریٹٕے ڈَوُن یِمن چھِ ریٹٕے مطلب ؤسِتھ گژھان یِم چھِ آسان سَستہٕ تَمہِ ساتہٕ یِم گاڈٕ تہٕ ریٚتہٕ کالہِ چھِ اسی لیے سٲری کھیٚوان مطلب ریٚتہٕ کالہِ چھِنہٕ کھیٚوان تِتھ کٔنۍ سُہ کٔمِس ییہِ ریٚتہٕ کالہِ گاڈٕ کھیٚنہٕ گرَم چھُ آسان واریاہ زیادٕ اَگرے کانٛہہ گاڈٕ کھیٚیہِ تٔمِس چھُ زیادَے نار ہیٚوان اس لیے چھِ یِمن ریٚتہٕ کالہِ گژھان ریٹ ڈَوُن مَگر کٲم چھِ گژھان وَندَس منٛز چھِ کھیٚوان لُکھ واریاہ گاڈٕ یا نوروز کٔنۍ مارچَس منٛز چھِ کھیٚوان لُکھ گاڈٕ تَمہِ بوٚڑ دۄہ چھُ آسان تِمن دۄہَن چھُ اَنان گاڈٕ تہٕ تمے کٕنۍ چھِ تِمَن آسان ریٹ تَمہِ ساتہٕ واریاہ ہاے تِکیازِ لُکھ چھِ تَمہِ ساتہٕ زیادٕ مطلب گاڈٕ دَپان نہ اَسہِ گژھن آسنہِ گاڈٕ تَوے چھِ تمہِ ساتہٕ گژھان ریٹ واریاہ ہاے تہٕ تَمے حِسابہٕ ییٚتہِ چھُ تَمے حِسابہٕ چھُ آسان گژھان ییٚتہِ ریٹ تہٕ یِتھٕے کٔنۍ چھِ ییٚتہِ آسان گاڈ ایٚولیبٕل تہٕ یِتھٕے کٔنۍ چھِ ییٚتہِ گاڈٕ آسان یَتھ علاقَس منٛز یا یَتھ کَشمیٖرَس منٛز تہِ تہٕ باقین جاین تہٕ